اسلام وعلیکُم ڈاکٹر صٲب ڈَاکٹَر صٲب ٹھیٖک چھِو حَظ آ آ شُکُر خۄدایَس کُن آ یہِ حَظ تھوڑا روٗد زُکام پَہن حَظ کرُہہ اوس ہٹِس حَظ سمجی نہِ حَظ چھُ نہٕ یِوان کرِہہ ہِیو کوٚرُن لگان حَظ چھُ ہٹِس بہِ حَظ اوسُس تھوڑا دوٗرو پہنٛتھ بہٕ اوسُس وَنَان اگر تُہۍ وٕنکَٮ۪س دِیو نَا ٹریٖٹمینٹ کینٛہہ تھوڑا تہٕ بہٕ یِمہَا پتہٕ ژِیٖر نا تیوٗتا نا چھُ نہٕ بہٕ چھُس وَنان بہٕ چھُس دوٗر بہٕ ہیٚکہٕ نہٕ وٕنکَٮ۪س وٲتِتھ کِہیٖنۍ تہِ پتہٕ اچھَا چَلوٹھیٖک حَظ چھُ ڈَاکٹَر صٲب